اسلام علیکُم آ تُہۍ چھِو حظ لون پیسٹہٕ سایِڈس پیٚٹھ آ مےٚ ؤنۍتَو حظ یہِ باغس اوس پن گوٚمُت خراب تتھ کُس کُس دَواہ چھُ وۅنۍ تہٕ مےٚ ؤنۍتَو میٚہربٲنی کٔرِتھ کیٛاہ کَرو از کیٛاہ گژھِ اَصٕل دواہ کرُن آ

اچھا اچھا اچھا آ زڈ آر ستتھ تی حظ ٲسۍ وَنان مےٚ تہِ مےٚ دوٚپ تۅہہِ چھُوا سُہ ایویلیبٕل اچھا اچھا بیٚیہِ حظ مےٚ ؤنۍتَو یہِ کھاد کۅس کوس چھَو از تۅہہِ اَتہِ یہِ چھَوٕ حظ ہُو اچھا ؤرمِنٛگ کمپوز چھَوا تتھ تتھ کیٛاہ گژھان ٹھیلس کیٛاہ گژھان ٲکِس یَتھ دَہ کِلونِس بیگس کیٛاہ گژھان ریٹ نہٕ یِتھٕ پٲٹھۍ کیٛاہ گژھان ریٹ تتھ اچھا ٹھیٖک ٹھیٖک ٹھیٖک چلو ٹھیٖک حظ چھُ أسۍ یِمو تیٚلہِ اوٚتتھٕے تہٕ اچھا ٹھیٖکھ یہِ زڈ آر ستتھ کوتاہ چھُ لگَان بیلرس کٔژ یہِ کوتاہ آسان ترٛاوُن

اچھا اچھا ٹھیٖکھ حظ چلو شُکریہ شُکریہ او کے او کے اسلام علیکُم